واریاہ جایہِ چھِ سٲنِس ہِندُستانَس منٛز مےٚ وٕچھمَژٕ تہٕ وٕچھنہِ لایَکھ چھِ اَگر أسۍ بایِکہِ پٮ۪ٹھ ہٮ۪کَو گٔژھِتھ تہٕ مےٚ چھُ واریاہ کیٚنہہ فاربیٖٹ پٕلیسٕز یِم بہٕ برونہہ کُن یَژھان چھُس کہِ بہٕ گژھٕ ہا تور بہٕ وٕچھٕ ہا تَتہِ کیُتھ چھُ اَگر بہٕ تۄہہِ گۄڈٕتھٕے وَنو ییٚتہِ چھُ گۄڈٕنٮ۪تھٕے اکھ یور بایِکہِ پٮ۪ٹھ گژھو سُہ گٔے لداخ یعنی کہِ یہِ چھُ یاد گار روزان اِنسانَس یہِ اَگر اَکھ بایِکہِ پٮ۪ٹھ یور گژھو یاد گار روزِ اِنسانَس بہٕ وَنہٕ یِتھۍ پٲٹھۍ کہِ زِندگی بھر گژھِ نہٕ اِنسانَس مٔشتٕے یہِ لَداخُک صفر کیُتھ مزٕ چھُ یِمَن یِوان پَہاڑَو پیٚٹھۍ سُہ بیوٗٹی سُہ سِکھ سُہ کٕلیَر روڈ پٕلین اوہ ہو ہو کیاہ مَزَے مَزٕ بایکَرَن خٲطرٕ کَشمیٖر وٮ۪لی یِتھُے پاس چھِ أسۍ کران سونمرگہِ پٮ۪ٹھٕ پَتہٕ چھُ تھوڑا سُہ آبو ہَوا ماحول چھُ چٮ۪نج گژھان تٔرنِیار ہیوٗ چھُ پھٮ۪ران مَگر تیُتھ مَزٕ چھُ یِوان تِکیازِ شیٖن چھُ اور آسان یہِ بہٕ وَنہٕ کہِ لَداخُک کَلچرٕے چھُ اَلگ اکھ یُس اَسہِ پانَس منٛز اکھ دٮ۪ماغسٕے منٛز چھُ اکھ اَلگ جزبہٕ ترٛاوان کہِ لَداخ کٮ۪ن لُکَن ہُند تِہُنٛد کَلچرٕے چھِ واریاہ اکھ بہتٔریٖن کَلچر تہٕ بہٕ وَنو تۄہہِ یہِ کہِ اَگر کٲنسہِ مےٚ چھُ پَنُن اٮ۪کٕسپِرٮ۪نٕس بہٕ چھُس مامَس سۭتۍ گوٚمُت پٔتۍمہِ لَٹہِ لداخ واریاہ مَزٕ آو اَسہِ تور بایِکہِ پٮ۪ٹھ ٲسۍ أسۍ ٲسۍ ٲٹھ بایِکہٕ آسہٕ اَسہِ بیٚیہِ ٲس اکھ گٲڑۍ ٲسۍ اَسہِ سۭتۍ لوڈ کٮ۪رِیر اوس اَسہِ سۭتۍ یَتھ مںٛز اَسہِ سٲلِم سامان اوس بہٕ وَنو تۄہہِ یِتھ پٲٹھۍ کہِ جُلَے اَگستَس جُہ جُلَے یا اَگستَس آس پاس گژھِ لَداخ گژھُن تِکیازِ اَمہِ ساتہٕ چھُ روڈ تہِ آسان اَتہِ بہتر بہٕ وَنہٕ یِہوٚے کہِ میون چھُ یِہوٚے کہِ یِہوٚے جُلَے یا اَگستَس منٛز گژھِ گژھُن تہٕ وۄنۍ مَکلیو وٕنۍکٮ۪نَس ہیٚکہِ نہٕ نَفر اکھ گٔژھِتھ لداخ کیٚنہہ واریاہ برٛابلِم ہٮ۪کَن تٔمِس گٔژھِتھ اَگر سُہ لَداخ گژھِ بیٚیہِ اَگر سٲنِس ہِندُستانس منٛز وٕچھو یِتھ پٲٹھۍ تۄہہِ آسیو پَیی کہِ مُمبے یا گووا سٲلمَن ہٕنز آسان کیاہ ڈٮ۪سٹِنیشَن پٕلیس بہٕ وَنہٕ یِتھ پٲٹھۍ کہِ سٲلِم ونان أسۍ گژھو گووا بیٖچ یا مُمبے گژھو أسۍ بایِکہِ پٮ۪ٹھ تِکیازِ اَتیُک یُس روٗٹ چھُ گرٛیٖنٕے گرٛیٖن چھُ یہِ آسان اَتھ چھِ گرٛیٖنری یٲژ آسان یا اَتِکۍ تِم آبہٕ شار بیٚیہِ کیاہ وَنو سُہ ہَوا چھُ اَتہِ آسان تیُتھ پَکان تہٕ یِم اَپٲرۍ یِم گاش چھِ آسان آہا کیاہ مَزٕ چھُ اَپٲرۍ یِوان اَتہِ چھُ واریاہ مَزٕ یِوان بایِک چَلاونَس تِکیازِ یُس بیٖچو أندۍ أندۍ چھُ روڈ اَلگٕے مَزٕ چھُ تَتھ منٛز بہٕ وَنہٕ یِتھ پٲٹھۍ کہِ پٔرسٕنلی چھُنہٕ مےٚ وِزِٹ کوٚرمُت بایِکہِ پٮ۪ٹھ کیٚنہہ اَلبتہ پٔتۍمہِ لَٹہِ اوسُس بہٕ الَبتہ أسۍ ٲسۍ گاڑِ منٛز مَگر مےٚ وُچھ یِم ییٚتِکۍ کَشمیٖرٕکۍ ٲسۍ ٹوٗرِسٹ واریاہ ٲسۍ تور بایکَن پٮ۪ٹھ اوہ ہو ہو یُس تِمو سُہ بہٕ وَنہٕ یِتھ پٲٹھۍ یہِ تِمو ووٚن مےٚ اَتھ جایہِ مُتعلِق تہٕ واریاہ بہتریٖن تِکیازِ بہٕ وَنو یِتھ پٲٹھۍ کہِ پٔتۍمہِ ؤریہِ اوسُس بہٕ لَگ بھگ نَومبرَس منٛز گوس بہٕ تِکیازِ اور بَنہِ نہٕ جوٗن جُلَیَس منٛز تہِ گژھُن کیٚنہہ تِکیازِ اورٕ چھُ واریاہ گَرم آسان تاپمان چھُ اَتہِ واریاہ آسان اور ہیٚکہِ نہٕ اکھ نَفر ہیٚکہِ نہٕ تیوٗتاہ تہِ گرمَس منٛز روٗزِتھ کیٚنہہ تکیازِ سٕٹرٛوک ہیٚکہِ یِتھ تہٕ یِہوٚے گژھِ گژھُن اکٹوبر پَتَے گژھِ گژھُن یا فرؤریَس تام گژھِ گژھُن گوٚو یہِ جاے تہِ چھِ اَصٕل اکھ جاے بیٚیہِ چھُ مےٚ بوٗزمُت ہِماچل پردیش گژھِ گژھُن ہِماچل پرٛٮ۪دیش یُس چھِ واریاہ تہِ اَتہِ چھِ کیاہ مان ژٕ یہِ چھُنہٕ تیوٗتاہ تہِ ڈٮ۪ولَپ کینٛہہ اَلبتہ بہٕ وَنہٕ یِتھ پٲٹھۍ یُس اَتہِ گام چھُ تِم چھِ اَسہِ پَنُن اٮ۪ن یُس پٔتۍمٮ۪ن ہُند ٹَچ دِوان کہِ کِتھ پٲٹھۍ ٲسۍ تِم روزان اَتِچ یُس رایِڈ چھِ آسان سُہ چھِ تھوڑا مُشکِلٕے آسان تِکیازِ اَتہِ چھُ تھوڑا ہَوا تہِ آسان تیز پَکان پہاڑو پیٚٹھۍ چھِ پٮ۪وان بایِک چَلاوٕنۍ واریاہ اور گژھِ کوٗشِش کرٕنۍ کہِ مِڈ سَمرَسٕے منٛز گژھُن تِکیازِ اَتہٕ ہٮ۪کن پرٛابلِم گٔژھِتھ روڈ ہیٚکہِ خراب ٲسِتھ یہِ گوٚو مِڈ سَمرَس منٛز ییٚلہِ گژھو روڈ آسہِ اَصٕل تہٕ بیٚیہِ چھَنہٕ کٕہۭنۍ پرٛابلِم اَگر أسۍ اَمہِ پَتہٕ کَتھ کرو کہِ بہٕ وَنو تۄہہِ کہِ گُجرات گُجرات تہِ چھُ اَصٕل اکھ جاے یوٚت اکھ نَفر ہیٚکہِ گٔژھِتھ اَتہِ کوٚت ہیٚکہِ گٔژھِتھ گُجرات سوٗرت یِم تہِ چھِ اَصٕل اکھ جاے تِکیازِ اَتہِ چھُ ڈٮ۪زٲٹ چھِ اَتہِ نُنہٕ نُنٕکۍ یِم ریگِستان چھِ اتہِ تِم چھِ اَسہِ دِوان کیاہ اکھ اَصٕل اٮ۪کٕسپِرینٕس ٲسِن رام اُتسو چھُ اَتہِ اکھ تِکیازِ اَتہِ چھِ واریاہ واریاہ فٕلیٹ آسان یِم چھِ اَسہِ دِوان رِلٮ۪کسٕڈ تہٕ اَگر أسۍ وٕچھو کہِ اور تہِ گژھِ گژھُن یِہوٚے یہِ نَومبر ٹُہ فرؤرِیَس منٛز اَلگٕے مَزٕ چھُ تَتہِ لَگان گوٚو ییٚلہِ أسۍ اَمہِ ساتہٕ اور گژھو تہٕ اَسہِ مِلہِ اَلگٕے کہِ بہٕ وَنہٕ یِتھ پٲٹھۍ کہِ اَلگٕے مَزٕ مِلہِ اَسہِ اور گژھنَس بیٚیہِ تہِ چھِ باقٕے جایہِ اَگر بہٕ لوکَل جاے وَنہٕ کہِ یِتھ پٲٹھۍ تۄہہِ بہٕ وَنو کہِ بٮ۪نٛگلور اَگر چھُ بٮ۪نٛگلورَس منٛز چھِ یِتھ پٲٹھۍ ژےٚ پیی آسیو تَتیُک ٹرٛیفِک اوہ ہو واریاہ کٔٹھِن ٹرٛٮ۪فِک چھُ تَتیُک آسان گوٚو تَمہِ سۭتۍ کیاہ گژھِ تٔمۍ سۭتۍ گژھِ کٲم کہِ بایِکہِ پٮ۪ٹھ یی تور آرامٕے بَیہِ گٲڑۍ اَگر نِمو واریاہ ہیٚکہِ پرٛابلِم گٔژھِتھ باقٕے باقٕے جایہِ تہِ چھِ یِتھ پٲٹھۍ چھِ مٮ۪گھالِیا چھُ یا کٮ۪رٮ۪لا کٮ۪ریلا چھُ وٕنۍکٮ۪نَس ییٚتہِ کَشمیٖرٕکۍ لوٗکھ گژھان یتھ پٲٹھۍ توہہِ بیٛاکھ آسِوٕ ناو بوٗزمُت سِکِم چھِ ڈارجیٖلِنٛگ چھِِ یِم یِم جایہِ چھِ وٕنۍکٮ۪نَس یور وٕنۍکٮ۪نَس سٲنۍ یِم لوٗکھ چھِ یِم چھِ گژھان گوٚو بہٕ وَنو یِتھ پٲٹھۍ کہِ کیاہ کیاہ پَزِ گۄڈٕنٮ۪تھٕے اَگر یہِ جایہِ کُن گژھو ماوُنٛٹین گژھن تَتہِ زَبر زَبردست آسٕنۍ تِتہِ گژھِ کیٚنہہ کوسٹَل اٮ۪ریا گژھن آسٕنۍ یِم یِم چیٖز گژھن تَتہِ آسٕنۍ